یُس ییٚتہِ سردی ہُنٛد موسَم چھُ سَردی ہُنٛد موسَم چھُ الگ ڈِفریٚنٛٹ تَتھ منٛز چھِ اسہِ پیٚوان پھیٚرنٕچ ضروٗرت کانٛگرِ ہنٛز ضروٗرت سُویٹَر تھٔرموکاٹ یِمٔے یِمٔے گَرم موزٕ بوٗٹھ یِمَن چیٖزَن ہنٛز ضروٗرَت مگر یُس یہِ چھُ ٲں گرمی ہُنٛد موسَم سُہ چھُ ڈِفریٚنٛٹ تَتھ مَنٛز چھِ اسہِ صِرف ٲں فراق شَلوارٕچ مَخصوٗص ضروٗرت پیٚوان بیٚیہِ چھِ تَمہِ ساتہٕ أسۍ چَپٕنۍ لَگاوان سَردی ہِنٛدِس موسمَس منٛز چھُ ییٚتہِ شیٖن تہِ پیٚوان روٗد تہِ پیٚوان تَمہِ موٗجوٗب چھِ اسہِ ساروٕے کھۄتہٕ زیادٕ ضروٗرت تَمہِ وِزۍ بوٗٹٕچ پیٚوان تَتھ منٛز سُہ چھُ سُہ موسَم ڈِفریٚنٛٹ ییٚمہِ ٲں گرمی ہنٛدۍ موسمہٕ نِش